اَسلامُ علیکُم آ ٹھیٖکھ پٲٹھۍ چھُو حَظ اَصٕل پٲٹھۍ آ اَصٕل پٲٹھۍ آ ؤنۍتو حَضرت آ ٹھیٖکھ حَظ چھُ مےٚ دَپے پانہٕ تہِ تہٕ تۄہہِ وَنیو نَہ مےٚ ٲدۍ تہِ کیٛاہ چھِ اَتھ وَنان اَسہِ چھُ کوٚرمُت یہِ ہُتہِ لوکیٹ جاے بارہمُلاہَس منٛز اَسہِ دَپیو وۄنۍ ڈِسٹرک بارہامُلہسٕے منٛز ترٛاوو تہٕ گاندَربَل کھۄتہٕ گژھِ بارہمُلہے اَصٕل مےٚ باسان سُہ دوٗر پہم گژھان آ نہ تَتہِ چھِ تَتہِ تَتہِ چھِ تَتہِ چھِ مےٚ نَفر اَکھ تَتہِ چھُ یارٕے مےٚ اَکھ تہٕ تٔمِس تہِ ٲسۍ جابٕچ نیٖڈ تہٕ اَسہِ دوٚپُس وۄنۍ اَسہِ چھُ بِزنِس یِتھ پٲٹھۍ ایکسپٮ۪نٛڈ کَرُن تہٕ کیٛاہ چھِ اَتھ وَنان سُہ چھُ مےٚ تھومُت تَتہِ چوٗز حَظ کٔرِتھ آ اَصٕل پٲٹھۍ نَہ نَہ نَہ نَہ

چلو ٹھیٖکھ چھِ أسۍ حظ سَمکھو تٔمِس صُبحَس